اَسلامُ علیکُم اَہَن حظ ٹھیٖک پٲٹھۍ اَہَن حظ آ بٕے حظ گووُس عبدالرشیٖد اَہَن حظ آ اَہَن حظ آ خیرتٕے چھا اَہَن حظ کِہیٖنٛۍ نہٕ کِہیٖنٛۍ کِہیٖنٛی نہٕ دٔلیٖل حظ ٲسۍ یِہےَ یِم ٲسۍ سِٹاف اوس نا حظ آمُت چاہے کُک اوس یا شَف اوس یا ہاوُس کیٖپِنٛک ٲسۍ یہِ حظ ویٹَر ٲسۍ یِم حظ ٲسۍ تھوڑا یِم ٲسۍ نہٕ اٮ۪کٕسپیٖرَنسٕز وۅنۍ حظ کوٚر اَسہِ سورُے سِٹاف چینج اَہَن حظ آ کِہیٖنٛۍ نہٕ اَہَن حظ یہِ حظ چھُ پوٚز ٹھیٖک اَہَن حظ کِہیٖنٛۍ نہٕ تُہۍ کٔرِو حظ تُہۍ کٔرِو حظ وۅنۍ کٲم اَسہِ اَسہِ کوٚر نا سورُے سِٹاف وۅنی چینج تُہۍ یِییٖو تُہۍ اَہَن حظ سورُے کوٚر شیٚف ویٚف أنۍ اَسہِ نٔے تُہۍ ییٖیِو نَیہِ ہفتہٕ یِیِو تُہۍ نٔو یہِ یور ہوٹلَس پٮ۪ٹھ تُہۍ کٔرِو تُہۍ حظ کٔرِو نَیہِ چیٚک تُہۍ وُچھُو پانٕے او کے چھا کٔلیر چھا سورُے گوٚمُت

اَہَن حظ آ

اَہَن حظ آ ییٚلہِ تُہۍ اَہَن حظ

ٹھیٖک حظ چھُ نہَ حظ نہَ تُہۍ حظ تُہۍ حظ گٔیوٕ تعریٖف کَرٕنۍ یِیِو حظ تُہۍ